سُتہِ یی سُہ تہِ یی أتھۍ ریٚنجس منٛز یی سُہ تہِ شُکُر شُکُر الحمدللہ تُہۍ چھِوا نصیر احمد آ تۄہہِ اوسوٕ یہِ فون ترٲومُت حظ ییٚتہِ آ یہِ سمبولوٕ نہٕ مےٚ تہٕ بہٕ اوسُس اوٗرۍ نہ مےٚ دوٚپ بہٕ کرٕہو تۄہہِ کال تہٕ یہِ حظ یہِ تُہۍ تٔرِو پتہٕ ژیٖرۍ پہن تہٕ تُہۍ نیو فون ٹھیٖک چھا حظ تہٕ اتھ ٲسۍ تان زٕ ژور خراب نہ تہٕ یہِ حظ یہ وۄنۍ پیٚیہِ تم ریٚپیر کرٕنۍ مےٚ پیٚو گۄڈٕ اور وسُن آفسس پٮ۪ٹھ پتہٕ تورٕ کھسُن پتہٕ ؤرٕک شاپس شاپس پٮ۪ٹھ پتہٕ پیٚیہِ تتہِ تِم چیٖز کڑٕنۍ نہ تہٕ امے لوٚگ مےٚ لوٚگ ٹایم امے تہٕ نتہٕ آسہٕ ہا بہٕ صُلے ژےٚ فون کوٚرمُت ہینٚڑاوٚور آ امے موٗجوٗب پیٚیہِ اتھ چیٖز پانٛژھ شیٚے نٔیۍ تراوٕنۍ اتھ چھُ وۄنۍ حساب کرنٕے اتھ کرو وۄنۍ حساب تہٕ پرواے چھُنہٕ کینٛہہ ٹھہر بہٕ کرٕ اتھ حساب آ اتھ کیٚاہ سا تروو مےٚ جیٚکھ ہتھ رۄپیہِ جھکھ تروو مےٚ اتھ ہتھ رۄپیہِ آ بییٚہِ کیٚاہ سا کٔر اتھ کٲم بییٚہِ تروو اتھ ڈسپٕلے اردہ شیٚتھ رۄپیہِ مگر ڈسپٕلے تروو آرجنل ڈسپٕلے ہہ آ گارنٹی چھِ کٲشِر پٲٹھۍ پھٹنس چھنہٕ گارنٹی کینٛہہ البتہ آ البتہ ڈسپٕلے بہیہِ پانہٕ آٹومیٹک تتھ چھِ أسھ ذمہٕ دار ڈسپ ٹچ لگہِ نہٕ برابر کینٛہہ تتھ چھِ أسۍ ذمہٕ دار باقٕے ہینٚگ گژھہِ فون یا باقٕے چیٖز چھِ تمن چھِ أسۍ ذمہٕ دار البتہ پھٹہِ فون تتھ چھنہٕ أسۍ ذمہٕ دار کینٛہہ اہن حظ آ تتھ چھنہٕ أسۍ ذمہٕ دار کینٛہہ آ بیٚیہِ تروو اتھ حظ یہِ یُس ژےٚ یتھ سیٚنسر اوسٕے خراب گوٚمُت سیٚنسرس تہِ چھِ أسۍ گارنٹی دِوان کٲشِر پٲٹھۍ گژھنہٕ سیٚنسرس گژھنہِ آبٕے یوت گژھُن باقٕے چھُنہٕ پریشٲنی کینٛہہ آ سیٚنسر گژھہِ ٹھیٖک روزُن لگ بگ مان ژٕ آب واب گژھنہٕ تتھ گژھُن سیٚنسر تہِ چھِ أسۍ گارنٹی دِوان سیٚنسر ؤرٕک کرِ نہٕ اصل پٲٹھۍ کینٛہہ یا سیٚنسر کرنہٕ باقٕے چیٖز سُہ چھُ مان سُہ پٕر پٕر ہیٚو کران تہٕ شینٛسر چھُنہٕ رٹان کینٛہہ آ اِس لیے اگر منٛزٕ سیٚنسرن کٲم کٔرۍ نہٕ برابر کینٛہہ ژٕ أنۍ زٮ۪ن فون بییٚہِ اسہِ نشن پرواے چھُنہٕ کینٛہہ ژےٚ دمہو رِپلیس تمہِ ساتہٕ کٔرتھ سیٚنسر سُہ کیٚاہ سا اوس ساڑ پانٛژھ ہتھ رۄپیہِ آ گٔیہِ یِم ژۄوُہ شیٚتھ رۄپیہِ گٔیہِ یم تہٕ بییٚہِ کیٚاہ سا گوٚو اتھ بیٚیہِ تراوو اتھ یہِ حظ یہِ سپیٖکر تہِ ٲسۍ اتھ تھوڑا پرابلم اورٕچ آواز ٲسۍ نہٕ یِونٕے اتھ سپیٖکرس چھِ أسۍ گارنٹی دِوان پرواے چھُنہٕ کینٛہہ تہٕ آ بیٚیہِ یتھ تراوٕ ہو یہِ کوَر وَور یہِ تراوٕ ہو اتھ موبایلس یہِ آ یہِ کُس گلاس کُس تراوہوٚس تہٕ کور کُس اکھ تراوکھ آز چھِ کورن یِوان واریاہ قٕسم اچھا ہُہ کُس تراوکھ کِن لیم آز چھِ لیمنیشن یِوان الگ الگ کلرس پٮ۪ٹھ چھِ آز لیمنیشن یِوان موبایلن پٔتھۍ کِنۍ اگر ژٕ کرناوکھ تہٕ أسۍ تھاوٕہوس تیٚلہِ کٔرِتھ پرواے چھُنہٕ کینٛہہ الہٕ پلہٕ ییہِ رۄپیس ترٛےٚ ساس خرچہِ اتھ ترٛےٚ ساس بِلیوٗ کلر کِنہٕ یہِ تراوکھ آرمی رنگس پٮ۪ٹھ چھُ یِوان اسہِ نا سُہ چترا ٹایپ چھُ یِوان اسہِ اکھ لیمنیشن نہ آ سُہ تراوٕ ہسا سُہ تہِ یی سُہ تہِ یی أتھۍ ریٚنجس منٛز یی سُہ تہِ سُہ تہِ یی أتھۍ ریٚنجس منٛز اچھا چلو وۄنۍ یی زیو شامن تہٕ پرواے چھُنہٕ کینٛہہ تہٕ شام تام آسہِ یہِ اوکے کٔرتھ سیٚٹ ٹھیٖک چھا آ انشا اللہ واتہٕ بہٕ شام تام امے موٗجوب مےٚ کاسٹ یہِ بہٕ وۄتھس نا شاپس پٮ۪ٹھ پیٚو سامان کھالان امہِ موٗجوٗب گوٚو مےٚ ژیر نتہٕ آسہِ ہی مےٚ ژےٚ سلے ہینٚڑ اوٚور کوٚرمُت فون چلو چلو شُکریہ سر